اَسہِ چھِ ییٚتہِ بیسٹہٕ سیٚلَر یُس یہِ کٕنان چھِ یِم چیٖز ویٖز بِریانی رِستہٕ یَکھٕنۍ کَباب وَغیرہ یہِ چھِ اَسہِ ییٚتہِ ہوٹَل اَکھ کٕنان یَتھ ناو چھِ شاہ ہوٹَل یُس لٲسپوٗرِس منٛز چھِ سِڈکوہَس منٛز شاہ ہوٹَل تَتہِ چھِ بَنَن واریاہ ڈِش مطلب کَشمیٖری وازوان یَتھ منٛز چھِ رِستہٕ یَتھ منٛز چھِ کَباب گۄشتاب یَتھ منٛز چھِ کۄکُر یَتھ منٛز چھِ تَبَکھ ناٹہٕ یَتھ منٛز چھِ یِوان یَکھٕنۍ یَتھ منٛز چھِ یِوَان دانِوَل کۄرمہٕ یَتھ منٛز چھِ یِوَان باقٕے باقٕے چیٖز تہٕ بیٚیہِ یُس اَسہِ یہِ ریسٹورَنٹ یِتھ پٲٹھۍ یہِ آنلاین اٮ۪پَس پٮ۪ٹھ تہِ چھِ یِوَان اَکھ یَتھ ناو چھُ شاہِ جار شہجار تمہِ پٮ۪ٹھ چھِ یِوَان اَسہِ پِزا بیترِ آرڈَر کَرنہٕ پِزا یِوان آرڈَر کَرنہٕ بیٚیہِ یِوان موموز آرڈَر کَرنہٕ کَباب بیترِ آرڈَر کَرنہٕ یِم باقٕے چیٖز بیٚیہِ یِم پٔرفارمٮ۪نٕس سُویٖٹ ڈِش تہٕ سُپایسٕز چھِ یِم چھِ ییٚتہِ بَنان عامِر بیکری یَس نِش یِم سپِش سُویٖٹٕس بَنَن چھِ ییٚتہِ عامِر بیکری یَس نِش رَس گول وغیرہ گۄلاب جامُن بیٚیہِ باقٕے برفی کاجوٗ کَتلی بیٚیہِ باقٕے باقٕے چیٖز یِم پاپٕلَر ڈِش چھِ یِم ریسٹورَنٛٹ نٔے پَلیز چھِ ییٚتہِ شاہ ہوٹلَس نِش بَنان نٔے کوہِ نوٗر ہوٹل وغیرہ بیٚیہِ باقٕے یِم ہوٹل چھِ یِمن نِش چھِ تہِ چھِ بنن بِریانی چھِ اٮ۪ولیبٕل آسان موموز چھِ ایویلیبٕل آسان رِستہٕ چھِ اٮ۪ولیبٕل آسان کباب چھِ اٮ۪ولیبٕل آسان کَشمیٖری وازوانَس منٛز یِم تہِ چیٖز چھِ تِم چھِ ییٚتہِ ایویلیبٕل آسان یِم نٮ۪برٕ تہِ چھِ یِم ڈِش وِش بٔرگَر آسان پیٖزا آسان باقٕے چیٖز آسَان یِم چھِ آسَان یَتھ منٛز یِم کٲفی کَرٕنۍ یِم چھِ آسَان بَرابَر یِنۍ یَتھ منٛز یِمَن ہوٹلَن منٛز چھِ یِم سٲری چیٖز بَنان بیٚیہِ یِم ہوٹلَن منٛز بیٚیہِ یُس لوکَل فرٛینٛڈ بیٚسٹہٕ سیٚلَر چھِ اَسہِ دوس اَکھ چھِ مےٚ ییٚتہِ فیضان سُہ چھِ کٕنان ییٚتہِ یِم چیٖز دوس اَکھ سُہ اوس مےٚ سۭتۍ واریاہ ٹایِم برٛونٛٹھ پَران مےٚ سۭتۍ چھُس مےٚ فرٛٮ۪نٛڈ اَکھ فیضان ییٚمِس ناو چھُ سُہ چھِ یِم چیٖز کٕنان تٔمِس چھِ پَنُن ہوٹَل وغیرہ سُہ چھِ یِم چیٖز کٕنان سُہ چھِ دِوَان مےٚ کَم ریٹَس یَتھ کَم پَنٛژاہ رۄپیہِ ہَتھ رۄپیہِ تام چھِ یِم چیٖز گَژھن تہٕ یِم چھِ یِوَان کَمسٕے آیٹَمَن منٛز کَمنٕے پونٛسَن تہٕ کَمنٕے یورٕ چھِ یہِ پَننُے دوس توتہِ فیضان تہٕ یِہوے چھِ یِم کٕنان بی اَصٕل پرٛیزَن منٛز